ٹیوٗرِزَم سۭتۍ چھِ یہِ اٮ۪ملایمٮ۪نٛٹ آپورچُنِٹی بَڑان کیٛازِکہِ مطلب فار اٮ۪کزامپٕل تم یِن یور تہٕ ییٚتہِ ٹیوٗرِسٹَن تھاونُک مطلب رہن سہن مطلب امیُک یہِ نظر انداز کٔرِتھ مطلب امہِ خٲطرٕ چھِ پٮ۪وان نفر تھاوٕنۍ یِمَن اٮ۪لاٹ مطلب فار اٮ۪کزامپٕل أسۍ حظ دِمو اگر ٹیوٗرِسٹَن چھِ آسان یور تَرُن گایڈ یِتھ پٲٹھۍ چھِ آسان گایڈ وغیرہ تم چھِ آسان یِمَن سۭتۍ سۭتۍ تِتھ پٲٹھۍ چھِ تمَن گایڈَن دِوان پونٛسہٕ مطلب سُہ چھُ آسان یِمَن روزگارٕے تِتھ پٲٹھۍ چھِ مِلان یِمَن اٮ۪ملایمٮ۪نٛٹ یا دُکاندار چھِ دُکاندارَس یہِ مطلب یِتھ پٲٹھۍ واریاہ دُکان چھِ سُہ ترٛاوان تَمہِ سۭتۍ تہِ چھِ روزگار مِلان تٔمِس سُہ تہِ چھِ تٔمِس پَنُن اَکھ تہٕ بیٚیہِ اگر یَتھ ایریاہَس کُن یِن تہٕ گاڑِ وٲلۍ تٔتی گاڑِ والٮ۪ن تہِ چھُ مطلب تَتہِ کٮ۪ن مطلب اَکھ روزگار مِلان پونٛسہٕ یِوان ییٚمی سۭتۍ تہٕ بیٚیہِ چھُ فار اٮ۪کزامپٕل اگر ییٚمہِ جایہِ نِش ییٚتٮ۪ن مطلب گُرۍ آسن گُرۍ سوٲر چھِ ہٮ۪کان اَجہِ کٔرِتھ تہٕ تمَن تہِ چھِ ہٮ۪وان ژَران پونٛسہٕ ییٚتہِ مطلب جوٗلہٕ چھِ آسان پارکہٕ چھِ آسان پاکِنٛگ مطلب فار اٮ۪کزامپٕل گاڑِ ہِنٛز پارکِنٛگ چھِ آسان مطلب یُس تَتہِ اونَر چھِ آسان تٔمۍ چھِ تٔمۍ حِساب مِلان مطلب اٮ۪ملایمٮ۪نٛٹ یِتھ پٲٹھۍ اوٚپورنٕچُنٛٹی مےٚ چھِ مطلب اَصٕل اٮ۪کٕسپیٖریَنٕس روٗزمٕژ مطلب ٹیوٗرِسٹہٕ مطلب سٲنِس ایریاہَس منٛز یِنَس مطلب ییٚتہِ چھِ مطلب اَسہِ تہِ فٲیِدٕ بیٚیہِ تِمَن ٹیوٗرِسٹَن تہِ خۄش گژھان یور یُن یِہٕے چھِ